آ السلامُ علیکُم وَرحمتُہ اللہ شبیٖر ایجنسی ٹراوَل چھُو حظ ٹھیٖک چھُو حظ اَہَن حظ آ تُہۍ چھُو حظ ٹھیٖک گَرِ چھا سٲری ٹھیٖک اَہَن حظ بَس حظ دُعا یہِ مےٚ حظ ٲسۍ یہِ اَسہِ حظ اوس چَکرَس گَژھُن مےٚ تہٕ بیٚیہِ یارَن وارَن ٲ یہِ تَوٕے حظ اوس یہِ تۄہہِ نِش حظ تُہُنٛد ناو حظ بوزے مےٚ شبیٖر احمد ٹراوَل ایٚجَنٛٹ حظ یہِ چھِ واریاہ فیمَس حظ ٲ تَوے حظ اوس عرضہٕ رژھا یہِ اَسہِ حظ اوس چَکرَس گژھُن اگر تُہۍ ؤنِوٗ لوکیشَن ووکیشَن اصٕل پہم تہٕ پروگرام حظ اوس پہلگام اوس گُلمرگ اوس بَنٛگَس ویلی اوس نیلَم ویلی اوس اَہَن حظ نہٕ حظ ژٕ وَن حظ تہٕ تُہی گٲڑ کُس ہِش چھِ یہِ کھیٚن چیٚنُک انتظام چھا کیٛاہ چھا اہَن حظ شۄنگنُک وَۄنگنُک ایٚکامڈیشَن ہاسپٹیلٹی چھِ حظ اصٕل اچھا تُہۍ سوٗزِوٕ پَنٕنۍ ایٚجَنٹ کِنہٕ تُہۍ یِیو پانہٕ تہِ حظ اہَن حظ کیٚنٛہہ حظ

شور حظ چھُ تھوڑا بہت یِوان اورٕ اچھ تُہۍ ؤنِو حظ مےٚ یہِ اَتھ کیٛاہ یہِ چارجِز کیٛاہ چھِ اَتھ کوتاہ کٔژ رۄپیہِ لَگَن حظ تۄتہِ پٔر نایِٹ کوٗتاہ حظ چھِ اَہَن حظ اَہَن حظ اَہَن حظ آ اَہَن حظ آ اچھا اچھا یہِ چھِ حظ تمہِ حساب آسان

أسۍ حظ چھِ ژور پانٛژھ نَفر کوتاہ حظ دہ ساس حظ اچھا مان ژٕ پورٕ اچھا مان مان حظ پورٕ ییٖژہَن دۄہَن أسۍ بَنٛگَس روزَو روزَو تَتھ تیوٗت خرچہِ روزِ دہ ساس اچھا اچھا گوٚو سُہ چیٖز چھِ حظ اَہَن حظ تَوے حظ چھِ اَہَن حظ آ تُہٕنٛد ناو حظ اوس مےٚ بوٗزٕمُت تَوے حظ یہِ چھِ واریاہ بٔڑ اصٕل حظ اَہَن حظ آ اِقبال صٲب چھُنہ حظ تٔمی وَنے مےٚ چون ناو حظ اَہَن حظ اَہَن حظ وۄنۍ حظ چھِ أسۍ یہِ اَہَن حظ یہِ سدٲہمہِ حظ اوس تیٚلہِ وَسُن اور تُہۍ حظ سوٗزِیٚو پَنٕنۍ گاڑِ بیٚیہِ اگر پانہٕ تہِ یِیو نہ حظ سدٲہمہِ رو سدٲہمہِ یِیو تُہۍ اولڈ چوکَس منٛز حظ پانٛژھ بَجے ہیٚو پَتہٕ حظ نیرَو أسۍ تَتہِ پٮ۪ٹھ اِنشاء اللہ أسۍ حظ آسَو تیٚلہِ یار میٲنۍ بیٚیہِ بہٕ آسَو أسۍ تٔتی پراران حظ اَہَن حظ آ اَہَن آ کپوارہ اَہَن حظ آ بِلکُل حظ صحیح صحیح آ أسۍ حظ آسَو پانٛژھ پانٛژھ نَفَر حظ آسَو أسۍ پانٛژھ نفر ٹھیٖک حظ یہِ حظ تۄہہِ خۄش باسو تہٕ بیٚیہِ کَمٛفٲٹیبٕل تہٕ روزِ اَسہِ خٲطر اَہَن حظ آ لَگیج سامان وامان تہِ آسہِ نہٕ حظ یہِ فُٹ بیاکھ عرض اَکھ حظ اوسُم یہِ فوٹوگرافَر چھُو حظ تۄہہِ پَنٛنہِ ایٚجَنسی ہُنٛد سۄ تہِ بَنہٕ حظ تُہنٛدٕے فوٹوگرافَر تہِ آ ٹھیٖک حظ چھِ تیٚلہِ حظ کھٲلِزہون تُہۍ فوٹَوگرافَر تہِ سۭتۍ تور سدٲیمہِ تھیٖک چھِ حظ ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ شُکریہِ بیٚیہِ شُکریہِ ہے کیٚنٛہہ نہٕ حظ چھنہٕ ادٕ حظ السلامُ علیکُم